اَلسلا علیکُم اَسہِ حظ چھُ مےٚ ہَسا ٲس کَرُن آرڈر مِٹھٲے واریاہ مِٹھٲے تہٕ یِم تہِ رٮ۪سٹورنٹ چھِ تِکیٛازِ فٮ۪سٹٕوَل چھُ بیٚیہِ چھُم أکِس خانٛدر أکِس چھِ أکِس جایہِ چھُ خانٛدَر بیٚیہِ چھِ بوٚڑ دۄہ تہٕ مےٚ حظ ٲسۍ واریاہ رٮ۪سٹورنٛٹَن ہٕنٛدۍ یِم تہِ ڈِش چھِ سِویٖٹ ڈِش تہٕ یِم حظ ٲسۍ مےٚ آرڈر کَرٕنۍ تِکیٛازِ مےٚ چھُنہٕ سارنی رٮ۪سٹورنٛٹَن ہٕنٛز پتہ کِہیٖنۍ تہِ نہٕ ڈِسٹِرٛک بڈگٲمِس منٛز ییٚتہِ حظ چھِ واریاہ رٮ۪سٹورنٛٹ تہٕ وۄنۍ کَرٕ بہٕ کٲم تِمَن متعلق کَرٕ بہٕ چَکِنگ بہٕ وٕچھِ بڈگٲمِس منٛز کٲتیٛاہ ڈِس کۭتیٛاہ رٮ۪سٹورنٛٹ چھِ تِکیٛازِ تہٕ واریاہ چا مےٚ کٔرۍ واریاہ چَک تہٕ یِمَن پٮ۪ٹھ چھِنہٕ کِہیٖنۍ تہِ نہٕ تہٕ باقِیَن جاین چھِ مےٚ وۄنۍ یِم تہِ رٮ۪سٹورنٛٹ چھِ یِمَن چھِ مےٚ چَک کَرُن تِکیٛازِ مےٚ وٕچھ وٕچھُن یِمَن منٛز چھا اٮ۪ویلیبٕل یِمہٕ آفر تہٕ یِمہٕ رٮ۪سٹورنٛٹ مےٚ حظ چھِ واریاہ سِویٖٹ نِنۍ مِٹھٲے نِنۍ بیٚیہِ چھِ نِنۍ مےٚ واریاہ واریاہ کانٹِٹی منٛز چھِ مےٚ نِنۍ سِویٖٹٕس تِکیٛازِ فٮ۪سٹٕوَل چھِ یِنہٕ وول بیٚیہِ چھِ خانٛدر مےٚ چھُ کیک تہِ آرڈر کَرُن بیٚیہِ چھِ مےٚ واریاہ مِٹھٲے واریاہ کانٹِٹی منٛز چھِ مےٚ مِٹھٲے وٕچھِنۍ تِکیٛازِ ییٚتہِ چھِنہٕ أکۍسٕے نِش چھَنہٕ بَنان سٲرٕے کِہیٖنۍ تہِ نہٕ اِسلیے چھُ مےٚ چَک کَرُن باقِیَن جایَن چھا وٲتۍ گَژھیٛا یہِ اٮ۪ولیبٕل کِنہٕ نہٕ تہٕ ییٚتہِ چھِ بڈگٲمِس منٛز واریاہ رٮ۪سٹورنٛٹ تہٕ یِمَن کَرٕ بہٕ چَک تہٕ یِم دِن اَصٕل پٲٹھۍ نظر تہٕ پتہٕ وٕچھ بہٕ یِمو منٛز کۭتۍہن منٛز یِن نیرَن یِم آرڈر تہٕ پتہٕ کَرٕ بہٕ تَمے حِسابہٕ یِم آرڈر تِکیٛازِ مےٚ چھِ واریاہ اٮ۪ماونٛٹس منٛز واریاہن جایَن ڈِش آیٹم تُلٕنۍ تہٕ یِم نیرَن نہٕ أکۍسٕے رٮ۪سٹورنٛٹَس پٮ۪ٹھ کِہیٖنۍ تہِ نہٕ اِسلیے چھُ مےٚ کَرُن واریاہ